میٛانہِ اَنداز ساروی کھۄتہٕ بٔڑ یۄس ٹٮ۪کنیٖک چھِ اَتھ منٛز سہوٗلِیت چھِ اَتھ منٛز یَتھ شکلہٕ بَناونَس منٛز یا تصویٖر بَناونَس منٛز سۄ گٔے پرٛٮ۪کٹِس سۄ گٔے ییٖژاہ اِنسان زیادٕ پرٛٮ۪کٹِس کَرِ تیوٗتاہ چھُ اِنسانَس منٛز یِوان سُدھار تٔمۍ سٕنٛز تَتھ ڈرٛایِنٛگ منٛز تٔمۍ سٕنٛز تصویٖر بَناونَس منٛز تِم شکلہٕ بَناونَس منٛز تٔمۍ سٕنٛدِس شکلہٕ بَناونَس منٛز چھِ تیوٗتاہ زیادہ سُدھار یِوان تہٕ بیٚیہِ چھِ مےٚ مےٚ چھِ واریاہَن نِش تہِ کیٚنٛہہ چیٖز چھِ مےٚ ہیٚچھمٕتۍ مِثال کے طور پَر مےٚ اوس دوس اَکھ تٔمِس اوس بیٛاکھ دوس تٔمۍ چھِ مےٚ کیٚنٛہہ چیٖز ؤنۍمٕتۍ یِمو سۭتۍ مےٚ واریاہ سُدھار آو اَتھ منٛز سُہ اوس وَنان مےٚ ہے ژٕ کانٛہہ مخصوٗص شَکٕل بَناو سا ژٕ یَتھ پٮ۪ٹھ کاپی پٮ۪ٹھ بَناو سا ژٕ کانٛہہ کَنٹِنیوٗ بَناو یِہوٚے سُہ وَنہِ ہا مےٚ مِثال کے طور پَر ژٕ بَناو گول یِتھ کٲٹھۍ یِتھ کٲٹھۍ بَناو کَنٹِنیوٗ بَناو یِم یِمو سۭتۍ ہسا اوس مےٚ تہٕ مےٚ اوس اَتھٕ دَران اَمہِ سۭتۍ

تَتھ اوس مےٚ دَران تہٕ اَمہِ سۭتۍ آے مےٚ سُدھار بیٚیہِ چھِ مےٚ ییٚمۍ یوٗٹیوٗب پٮ۪ٹھ تہِ چھِ مےٚ اَکھ چَنَل چھِ تَتھ پٮ۪ٹھ تٔمِس چھِ ناو ٹیٖچِنٛگ آٹ سُہ چھُ اَکھ یہِ زَنان موٚنٛڈ سُہ چھِ ہیٚچھناوان تَتھ منٛز کیٚنٛہہ مطلب کُس چیٖز کِتھ پٲٹھۍ بَنٲیِو تُہۍ اَگر تۄہہِ اِنسان سٕنٛز شَکٕل آسیو بَناوٕنۍ تٔمۍ سٕنٛز نَس کِتھ پٲٹھۍ بَنٲیِو تٔمۍ سٕنٛز أچھ کِتھ پٲٹھۍ بَنٲیِو مطلب آرام سان چھِ سۄ بوٚڑ بوٚڑ ویٖڈیو بَناوان بوٚڑ تٔتھۍ منٛز چھِ سۄ وَنان آرام سان کِتھ کٲٹھۍ کیٛاہ بَنٲیِو تہٕ تَتہِ چھِ مےٚ واریاہ زیادٕ ہیٚچھمُت تَمہِ پٮ۪ٹھ